مےٚ اوٚن ریٚڈ می ایٹ ایٹ ڈُویل فون تہٕ یہِ باسٮ۪و مےٚ واریاہ اَصٕل فون تہٕ اَتھ چھِ بیٹری بیک اَپ واریاہ اَصٕل نیران تہٕ بیٚیہِ چھِ نیٚٹ واریاہ ٹھیٖک چَلان اَمیُک ٹَچ سُہ چھُ اَصٕل چَلان تہٕ بیٚیہِ چھِ یَتھ بیٹری واریاہ ٹایم نیران تہٕ یہِ فون چھُ واریاہ سَستہٕ کُل ٲٹھ ساس رۄپیہِ مےٚ باسیٛاو پَنٕنہِ جایہِ یہِ چھِ واریاہ فون ٹھیٖک تہٕ ییٚمہِ ساتہٕ بہٕ کال کَران چھُ اَتھ چھُ ویٖڈیو کالٹی تہِ اَصٕل یِوان تہٕ آڈیو کالٹی تہِ چھِ واریاہ اَسان ییٚمہِ کِنۍ پرٛتھ کانٛہہ کَتھ چھُس ہیٚکان آرام سۭتۍ بوٗزِتھ تہٕ یہِ فون چھُ واریاہ بہتریٖن بیٚیہِ چھِ یہِ کَم ریٹَس پیٚٹھٕ ییٚمہِ کِنۍ لوٗکَن ہیٚکہِ نہٕ اَمہِ سۭتۍ کانٛہہ تہِ فرق پٮ۪تھ یہِ کہِ یہِ چھُ درٛۅگ فون پَتہٕ چَلہِ نہٕ ٹھیٖک یہِ چھُ واریاہ سَستہٕ فون ییٚمہِ کِنۍ سٲری ہیٚکَن یہِ فون أنِتھ مےٚ چھُ باسان یہِ چھِ ریٚڈ می سارِوٕے کھۄتہٕ بہتریٖن فون تہٕ یہِ چھُ اَصٕل پٲٹھۍ چلان تہٕ بیٚیہِ چھُ یہِ چارٕج جلدی گژھان تہٕ بیٚیہِ چھِ اَمِچ سِکریٖن واریاہ بٔڈ تہٕ پرٛتھ کیٚنٛہہ فَنٛگشَنَس چھُ ٹھیٖک بہٕ چھُس ہٮ۪وان یِہے مطلب وَنُن کہِ یہِ اگر کٲنٛسہِ فون آسہِ اَنُن یہِ چھُ واریاہ اَصٕل فون یِہے أنِتھ ریٚڈ می ایٹ ایٹ وَن